وعلیکُم اسلام تُہۍ چھِو حَظ ظایرا جی

ظایرجی تۄہہِ چھُو نہَ حَظ ییٚتٮ۪ن دٔسِلۍ کٲم ٲس ووت اَہَن حَظ تۄہہِ ٲسوٕ اوترٕ گَرِ حَظ کِچَن بَنوومُت مگر کِچَن بَناونہٕ وَقتہٕ حَظ اوسوٕ تۄہہِ مگر غلط حَظ کوٚرمُت سٲرسٕے تۄہہِ اوسوٕ نہٕ جاے گیسٕچ اَہَن حَظ ظایراجی تُہۍ حَظ ٲسِو آمٕتۍ حَظ آ میٛون گرٕٕ حَظ ییٚتہِ یُس یہِ چھُ آ سورِ حَظ ٹھیٖک چھِ حَظ تہٕ ظایراجی تَتھ چھُو نہٕ تۄہہِ تھٲومٕژ گیسہٕ خٲطرٕ جاے نہَ چھَو تھٲومٕژ اَلمارٮ۪ن خٲطرٕ جاے نہَ چھُو تۄہہِ فِرجَس خٲطرٕ حظ جاے تھٲومٕژ ظایرا جی مےٚ ؤنۍتو تُہۍ اگر مےٚ تۄہہِ پونٛسہٕ دِتۍمو تۄہہِ کیٛاہ کوٚروٕ اتھ حظ تۄہہِ اوسوٕ نا حَظ پَنٕنۍ پوٗرٕ کٲم کَرٕنۍ نہَ حَظ بہٕ ٲسٕس ظایراجی بہٕ ٲسٕس ڈیوٹی پٮ۪ٹھ حظ مےٚ کَتہِ چھِ پَتاہ مےٚ چھِ ذِمہٕ دٲری حَظ ٲسمٕژ ٲس تُہی تھٲومٕژ پَتہٕ یِم تۄہہِ دٔسِلۍ باقٕے تُہۍ ٲسوٕ تِمَن حَظ کٲم دِوان مگر تۄہہِ اوسوٕ نہَ حَظ پانہٕ تہِ روزُن اَتٮ۪تھ حَظ اَہَن حظ بِلکُل ظایراجی بہٕ دَپہو تۄہہِ سٲرٕے ڈِٹیل تُہۍ کٔرِو نہَ حظ نوٹ کُنہِ جایہِ تَمہِ کہِ حِسابے تَمی حِسابے چھُو حَظ تۄہہِ مگر اَکھ چیٖز چھُ تمٔۍ اوس پتہٕ پُٹاوُن سورُے سُہ کِتھٕ پٲٹھۍ ہیٚکِو تُہۍ کٔرِتھ حَظ سُہ چھُ پھُٹراوُن سورُے تیٚلہِ کٔرِو تُہۍ کٲ ظایراجی تیٚلہِ کٔرِو تُہۍ أڑۍ واپَس حَظ پۅنٛسہٕ مےٚ ٹرٛانسفَر تیٚلہِ مگر مگر ییٚلہِ نہٕ جایی چھےٚ ظایراجی اَتھ خٲطرٕ تُہۍ کَتہِ کٔنۍ حَظ تھٲوِو مےٚ تَتٮ۪ن فرٛج حظ یہِ چھُ نہٕ غلط گژھان اَسہِ اگر نہٕ تَتہِ جایہِ تھٲوِو مےٚ فرٛجہِ خٲطرٕ تۄہہِ تُہۍ پھُٹرٛٲوِو مےٚ واپَس بیٚیہِ سورُے یوٗتاہ مےٚ لوٚگمُت چھُ تہٕ تیٛوٗت تہٕ مےٚ پیٚیہِ واپَس لاگُن اَتھ کیٚنٛہہ نہَ حظ چھُنہٕ ٹھیٖک حظ چھُ ظایرا جی چلو ٹھیٖک